ہیلو وعلیکُم سلام اَہَن حظ ٹھیٖک تُہۍ چھِوٕ ٹھیٖک اَہَن حظ آ

ریٹ چھُ مُختلف گژھان یہِ چھُ سِمپٕلَس چھُ گژھان اکھ ریٹ ڈِزایِن آسہِ کٲنٛسہِ ترٛاوُن تَتھ چھُ گژھان بیٛاکھ ریٹ لاینِنٛگ وٲلِس چھُ گژھان بیٛاکھ ریٹ پایپِنٛگ وٲلِس چھُ گژھان بیٛاکھ ریٹ اے سِمپٕلَس چھِ أسۍ ہٮ۪وان ساڑ ترٛےٚ ہَتھ ٲسۍ سا اَمہِ برٛونٛٹھ کٲنسہِ نِش سُوَان تۄہہِ کیٛاہ اوسُو سُہ ریٹ ہٮ۪وان وٕنکٮ۪س چھُنا مان ژٕ یِم اَسہِ ہٮ۪وَان برونٛٹھ مگر وٕنکٮ۪س چھُ سٲرسٕے رَجر وٕنکٮ۪س چھُ تَنہٕ گوٹ یِوَان سَتَن رۄپیَن تَمہِ دۄہ چھِ یِوَان ژورَن رۄپیَن بیٚیہِ چھِ یِم یِم بیٚیہِ چھِ یِم یِم چھِ گامہٕ سٕژ یِم چھِ بِچٲرۍ مان ژٕ گۄڈٕنیتھٕے چھُنہٕ آسان یِنہٕ ما نہ یِمن پانہٕ ٹھیٖک نہ چھِ یِم مطلب سۄ فِٹِنگ آسان نہ چھِ یِم مطلب تِتھ پٲٹھۍ علاسٹِکۍ ترٛاوان یِم چھِ یِتھَے پٲٹھۍ کیٛازِ نہ چھِ یِم مان ژٕ گۄڈنِکُے چھُ یِم چھِنہٕ اِنٹرلاک چھِنہٕ یِم دِوَان کٔرِتھ کیٚنٛہہ اِس لیے چھِ یِم کَم ریٹ ہٮ۪وَان آ تہِ تہِ حظ چھِ ہٮ۪وَان سِمپٕلس چھِ أسۍ ہٮ۪وَان ساڑ ترٛےٚ ہَتھ بیٚیہِ چھُ اَسہِ آسان مطلب اَسہِ چھُنہٕ آسان واریاہ یِم کورِ چھِ اَسہِ آسان واریاہ ییٚتٮ۪ن مان ژٕ اَسہِ چھُ پٮ۪وَان یِمَن تہِ تَنخہہ دیُن یِمن تہِ گژھِ برابٔدی یِنۍ اس لیے ڈِزایِن چھِ أسۍ ترٛاوَان یِمَن پُلازون چھِ ترٛاوان فِراک نَرٮ۪ن چھِ ترٛاوَان اَتھ چھُنا لگان ٹایم تہِ زیادٕ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ أنِو کَمن کَمن چھُو تۄہہِ سُوُن تہٕ أسۍ کیٚنٛہہ چھُنہٕ پَرواے بیٚیہِ گژھِ آسُن اَسہِ چھُ آسان اَکھ ریٹ اَسہِ چھُ فِکٕس آسان یُس ٹایم أسۍ دِمو سُہ مان ژٕ تَتھ ڈیٹَس پٮ۪ٹھ چھِ اَسہِ آسان تیار تھٲمٕتۍ کٔرِتھ ہاں کم سے کَم لگہِ تَتھ ہَفہٕ لگہِ تَتھ آ ڈِزاینَس چھِ أسۍ ہٮ۪وَان مطلب اگر پٕلازوٕے یوت آسہِ ترٛاوُن تَتھ چھِ أسۍ ہٮ۪وَان ساڑ ترٛےٚ ہَتھ پَتہٕ ژورَن ہَتَن تانۍ تَتھ چھِ پنٛژاہ رۄپیہِ گژھان علاوٕ اگر وۄنۍ فِراک نرٕے اَسہِ گژھِ ترٛاوُن پُلازوَس تہِ تَتھ چھِ أسۍ ہٮ۪وَان پانٛژھ ہَتھ تَتھ سوٗٹَس کیٚنٛہہ چھُنہٕ پَرواے تُہۍ یِیِو تُہۍ وٕچھو تُہۍ أنِو گۄڈٕ سیمپٕل کیٚنٛہہ تُہۍ وٕچھو گۄڈٕ تَتھ پٮ۪ٹھ یہِ چھا اَصٕل نہ چھا اَصٕل اَدٕ ہیٚکِو تُہۍ پَتہٕ اَسہِ پَلَو دِتھ گۄڈٕ وٕچھو تۄہہِ اَکھ سوٗٹ أنِو تُہۍ سیٚمپٕل کیٚنٛہہ

کیٛاہ کیٚنٛہہ چھُنہٕ پَرواے اَسہِ چھُ نیٚبرِم تہِ یِم چھِ اَسہِ أنۍ مٕتۍ نیٚبرِم لیڈیٖز زٕ ترٛےٚ تِم چھِ سُوَان واریاہ اَصٕل تِم چھِ واریاہ ٹرٛین تِمن چھُ کورس کوٚرمُت تِم چھِ مطلب واریاہ اَصٕل سُوَان تَتھ

تۄہہِ چھو پَتہ بہٕ چھَس کَٹِنٛگ دِوَان پانے کٔرِتھ ہُم چھِ پَتہٕ سُوان سوٗٹَس گژھِ آسٕنۍ مطلب تَتھ گژھِ کٹِنٛگٕے آسٕنۍ ٹھیٖک سُوِتھ ہیٚکہِ سُہ کانٛہہ تہِ پَتہٕ چلو کیٚنٛہہ چھُنہٕ تہٕ تۄہہِ أنۍ زیٚو تہٕ کیٚنٛہہ چھُنہٕ پَرواے آ تَتھ چھِ أسۍ ہٮ۪وَان ٲٹھ شیٚتھ رۄپیہِ آ کٔمیٖز یَزار وۄنۍ گوٚو چون مول چھُ شریٖف تٔمِس ہٮ۪مو کَمٕے پہمَتھ ہے کٔمیٖز یَزارَس چھِنہٕ ڈِزایِن کھالان کَتھ مَرد یَزارَس ہا کیٛاہ چھُ پَرَواے أسۍ ہسا بَناوان مودی ڈرٛٮ۪س بوٗزوٕ حظ تٔمِس بَناوہو مودی ڈرٛٮ۪س چلو بِہِو تیٚلہِ اگر بیٚیہِ تہِ کٲنٛسہِ آسہِ اِنفارمیشَن دِنۍ تہٕ تٔمِس گژھِ دِنۍ تہٕ تُہۍ سوٗزیکھ مےٚ نِش چلو بِہِو تُہۍ رۅبَس حوال اوکے